مےٚ اوس واریاہ بُتھ خراب گوٚمُت مےٚ متھیٚیہِ واریاہے قٔسمٕکۍ دوا بُتھِس مےٚ کریٚیہِ واریاہ زیٛادٕ علاج مگر مےٚ أس نہٕ فرق باسان کہیٖنۍ تہِ نہٕ پتہٕ ووٚن مےٚ أکۍ ڈٔرمٕٹالاجِسٹن زِ ژٕ متھ وِٹیمن سی یُک سِرم زِ مےٚ اوٚن سُہ وِٹمَن سی یُک سِرم تہٕ بہٕ چھُس سُہ دۄہے شامن متھان بیٚیہِ صبحَن متھان زِ تٔمہِ سۭتۍ گوٚو مےٚ واریاہ زیٛادٕ بُتھ اَصل یِم تہِ داغ أسۍ تِم ژٔلۍ یُس تہِ کرٛہۍنیار اوس سُہ ژوٚل وۄنۍ چھُ مےٚ بُتھ واریاہ زیٛادٕ اصل گوٚمُت مےٚ چھ سأری ویٚسہٕ ونان رِشتہٕ دار ونان زِ ژےٚ کیٛاہ چھُتھ یہِ بُتھِس موٚتھمُت ییٚمہِ سۭتۍ ژےٚ واریاہ فرق چھے گٔمٕژ زِ مےٚ ووٚن تِمن مےٚ چھُ وِٹیمِن سی یُک سِرم موٚتھمُت بہٕ چھس کران سارِنےٕ وٮ۪سن ونان بیٚیہِ باقین سارِنےٕ ونان زِ تُہۍ تہِ کٔرِو اَکہِ لٹہِ ٹراے تُہۍ تہِ مٔتھِو یہِ وِٹیمِن سی یُک سِرم تہٕ تُہۍ تہِ وٕچھو تۄہہِ تہِ کوٗتاہ اَصل بُتھ گژھیو زِ وِٹیمِن سی یُک سِرم چھُ سأنِس بُتھِس خأطرٕ واریاہ زیٛادٕ اَصل روزان أمہِ سۭتۍ چھ سأری داغ ژلان سورُے کریہۍنیار ژَلان زِ ڈٔرموٹالاجِسٹ تہِ چھ اَتھ پروڈکٹس ونان کہِ زِ یہِ چھُ واریاہ اَصل پروڈکٹ باقے یِم تہِ باقے پروڈکٹ چھ تِم چھنہٕ روزان بُتھِس خأطرٕ اَصل کیٚنٛہہ جیسے کہ فاونڈیشن سُہ چھ بُتھ خراب کران زِ باقے آن لایِن پروڈکٹ چھ نایکہ پٮ۪ٹھ تِم تہِ چھنہٕ اَصل روزان کہیٖنۍ تہِ زِ لا پٔتۍمہِ لٹہِ کریٚیہِ مےٚ نایکہ پٮ۪ٹھ پروڈکٹ زٕترےٚ آڈر مگر تِمو زول مےٚ بُتھ تَمہِ وجہ سۭتۍ گٔے مےٚ بُتھِس گٔدۍ تہٕ گٔیِم داغ زِ بہٕ چھس ونان سارِنے کہ آن لاین شاپِنگ متہٕ أسۍ تو کران زِ اَمہِ سۭتۍ چھ بُتھ بُتھِس خرأبی گژھان زِ یِم چھ سوزان خراب پروڈکٹ